السَلامُ علیکُم السَلامُ علیکُم مےٚ حظ چھِ مےٚ حظ چھِ پَنٕنۍ مامتٕر بٲے پۄفتٕر بٲے پرٛژھان گاران تِم حظ چھِ مےٚ سالَن کالَن نِوان تِم حظ چھِ مےٚ سُوان کَپٹان تِم تِم حظ چھِ یہِ ہاے یہِ تِم حظ چھِ مےٚ عزَت کَران تِم حظ چھِ مےٚ عزَت کَران بہٕ حظ چھَس وٕنٛکٮ۪س بٲے سٕنٛدِس گَرَس منٛز مےٚ حظ چھِ بٲیکاکٕنۍ واریاہ سٮ۪ٹھاہ عزَت کَران مےٚ حظ چھِ بٲیکاکٕنۍ سٮ۪ٹھاہ واتان سۄ حظ چھِ مےٚ یہِ ہاے یہِ سٮ۪ٹھاہ واتان سۄ حظ چھِ مےٚ پَلو پۄشاک اَنان سۄ حظ چھِ مےٚ پَلو چھَلان سۄ حظ چھِ مےٚ پرٛیٚس کَران پَلوَن پَلو پرٛیٚس کَران پَلوَن بیٚیہِ حظ چھِ مےٚ باوزٕ تِم حظ چھِ مےٚ سٮ۪ٹھاہ پیار کَران سٮ۪ٹھاہ عزَت کَران تِم حظ چھِ وٲرِو گَرَن منٛز تِم حظ چھِ مےٚ نِوان سالہٕ کالہٕ کَران بیٚیہِ حظ چھِ مےٚ ویٚس شَمہٕ آنٛٹی سۄ حظ چھِ مےٚ تٔمِس آسان سال کال سۄ حظ چھِ مےٚ پرٛژھان سۄ حظ چھِ مےٚ نِوان پرٛژھان گاران سۄ حظ چھِ مےٚ واریاہ عزَت کَران بیٛاکھ حظ چھِ مےٚ حفیٖظہ ویٚس سۄ حظ گٔے اوترٕ حَجَس تَمہِ حظ نیٖنَس بہٕ سالہٕ کالہٕ نیٖنَس بہٕ پرٛژھنَم گورنَم حظ سٮ۪ٹھاہ پیار کوٚرنَم تورٕ حظ واریاہ واریاہ چیٖز أننہِ نَم سۄ حظ چھِ مےٚ سٮ۪ٹھاہ پیار کَران سۄ حظ چھِ مےٚ سٮ۪ٹھاہ پیار کَران بہٕ حظ چھَس دَہ دَہَن دۄہَن آسان تِہِنٛدِ بہٕ حظ چھَس پانٛژَن دۄہَن پانٛژَن پانٛژَن دۄہَن آسان تِہِنٛد بیٚیہِ حظ چھِ مےٚ بیٛاکھ مامتٕر بیٚنہِ سۄ حظ چھِ مےٚ نُنَر لٔجمٕژ تِمَن حظ چھِ خانٛدَر آسان تِمَن حظ تِم حظ چھِ مےٚ گَرَس مٲلِک تھاوان تِم حظ چھِ مےٚ کِچَن حوالہٕ کَران تِم حظ چھِ مےٚ سورُے حوالہٕ کَران تِم حظ چھِ واریاہ واریاہ مےٚ عزَت کَران تِم حظ چھِ مےٚ واریاہ واریاہ پرٛژھان تِم اَگر حظ کیٚنٛہہ نون سِنِس سۄژلہِ نون ترٛاوان تِم حظ چھِ مےٚ پرٛژھان تِم حظ چھِ مےٚ گاران تِم حظ چھِ یہِ بیٛاکھ حظ چھِ مےٚ نورٕ آنٹی ویٚس تٔمِس اَگر سۄ اَگر کَم سۄ حظ اَگر ماز پاو چھِ رَنان سۄ نہٕ حظ چھَنہٕ مےٚ وَغٲر کھیٚوان سۄ حظ چھِ مےٚ واریاہ عزَت کَران سۄ حظ چھِ مےٚ واریاہ پرٛژھان سۄ حظ چھِ مےٚ سالہٕ کالہٕ نِوان سۄ حظ چھِ مےٚ واریاہ عزَت کَران واریاہ اصٕل پٲٹھۍ پرٛژھان گاران